تُہُند یُس یہِ پروڈکٹ چھُ یہِ چھُ واریاہ اَصٕل اَمیُک فیٖڈ بیک تہِ چھُ اَصٕل یہِ چھُ اَصٕل کٲم تہِ کران تہٕ بیٚیہِ چھِ یہِ واریاہ مُفیٖد تہٕ سانہِ سانہِ باڈی خٲطرٕ یہِ چھُ اَصٕل پروڈکٹ بہٕ چھُس یَژھان کہِ باقٕے لوٗک تہِ گٔژھ یوٗز کَرٕنۍ یہِ پروڈکٹ یہِ پروڈکٹ چھُ واریاہ سانہِ خٲطرٕ اَصٕل مُفیٖد تہٕ یہِ چھُ سانہِ خٲطرٕ واریاہ لَوِنگ أسۍ چھِ تۄہہِ شُکرِیہ کران کہِ تۄہہِ بَنوو یُتھ پروڈکٹ تہٕ باقٕے انشا اللہ اَمِچ پروڈَکشن سیل گٔژھۍ واریاہ زیادٕ گَژھنۍ کیازِ یہِ چھُ واریاہ اَصٕل پروڈکَٹ اَمیُک فیٖڈ بیک چھُ اَصٕل یہِ چھُ ایٖزی ٹوٚ یوٗز